آزٕ کرٕ بہٕ پننِس أکِس چیٖزَس رِویو یُس مےٚ بازرٕ مٔلۍ اوٚن مےٚ أنۍ ترٛےٚ ڈسٹ بیٖن یتھ منٛز اکھ سبٕز بیاکھ وۄزُل تہٕ بیٛاکھ نیوٗل چھُ یِم چھِ واریاہ دٔرۍ تہٕ بیٚیہِ چھِکھ ٹھانڈ جلدی بنٛد گژھان نیٖلِس ڈسٹہٕ بیٖنَس منٛز چھُس بہٕ خۄشِک ژھۄٹھ ترٛاوان سبٕز ڈسٹ بیٖنَس منٛز چھُس بہٕ نیہِ پھیٖرِ استعمال گژھن وول ژھۄٹھ ترٛاوان وۄزلِس ڈسٹہٕ بیٖنَس منٛز چھُس بہٕ سُہ ژھۄٹھ ترٛاوان یُس نہٕ بیٚیہِ لٹہِ اِستعمال ہؠکو کٔرِتھ کینٛہہ مثلن پولِتھیٖن